اسلام علیکُم تُہۍ چھِو حظ کیفے یکجات پٮ۪ٹھٕ اسہِ اوس دِیُن یہِ اسہِ چھِ نشٲنۍ نہ پگہہ اسہِ اوس دیُن تتھ خٲطرٕ آرڈر مگر تۄہہِ گوٚژھوٗ آسُن واریاہ اصل رٔنِتھ تمہِ سۭتۍ میلیو تۄہہ کسٹمر ژور تہِ بہٕ کرہو تُہۍ یپٲرۍ تھوڑا ونہٕ بہٕ یِمن تہٕ تمہِ سۭتۍ میلنو تۄہہ بیٚیہ بیٚیہ کسٹمر کیٛازِکہِ یہِ کالنی چھِ سٲرٕے آباد کالنی ییٚتہِ چھنہٕ پانہٕ رنان پتہٕ خانٛدرن پٮ۪ٹھ تہِ کہیٖنۍ اسہِ چھُ پتہٕ پگہٲے ریٚتی باد خانٛدر تتھ تہِ دمہو أسۍ یہوے وٕچھِتھ پتہٕ آرڈر تُہۍ ییٚلہِ یہِ آسہِ ٹھیٖک نتہٕ دِمہو نہٕ کینٛہہ بیٚیہِ چھِ یہِ خاص کر اکھ کتھ یہِ تھٲیزیو نوٹ کٔرتھ کہِ اسہِ چھُنہٕ بڑٕ ماز ضروٗرت کینٛہہ اسہِ چھُ کٹہٕ ماز مےٚ چھُ برٛیدرس یہِ خانٛدر اسہِ چھُ شہرٕ کوٚرمُت تٔمِس ژور نفر یِن ژور نفر یِن تِم سۄ گٔیے اکھ ترٲمۍ تہٕ ترامہِ پٮ۪ٹھ گوٚس آسُن گۄڈنیتھٕے کباب تہِ گژھِ آسٕنۍ رِستہٕ تہِ گٔژھ آسٕنۍ یہِ گۄشتاب تہِ گوٚس آسُن میتھۍ ژیٹنۍ تہِ گٔژھ آسٕنۍ تہٕ کۄرمہٕ تہِ گوٚس آسُن مطلب ہر کانٛہہ آیٹم بیٚیہِ گوٚس نہٕ بیٚیہ گژھِ آسٕنۍ واریاہ سِٹایل بنٲوتھ یِم ڈِزاین وِزاین واریاہ چھِنا آسان بنٲیتھ ژوٗنٹھ چھُ آسان بنٲیتھ تتھٮ۪ن یا ژۄچوور دار سُہ آسان واریاہ اصل بیٚیہِ صلاد چھُ نہ اسہِ سُہ تہِ چھُ اسہِ واریاہن قٕسمن ہر کانٛہہ ویرایٹی گٔژھ تتھ منٛز آسٕنۍ ہر کانٛہہ فروٹٕچ ہر کانٛہہ ویرایٹی ین تہٕ سُہ گوٚس آسُن سورُے واریاہ اصل پٲٹھۍ بیٚیہِ چھُ اسہِ یہِ جوٗس ووٗس چھُنہ سورُے ین رانی وانی یہوے چھُ اسہِ تِمن گۄڈنیتھٕے سٔرٕو کرُن بیٚیہِ ونہو تۄہہ بہٕ بیٚیہِ کتھ اکھ أسۍ دمہو تۄہہِ ایٚکٕسٹرا یم پۄنٛسہٕ کتھ سٔرٕو کرنس تہٕ بیٚیہِ دمہو أسۍ تۄہہ ٹپ وپ تہِ اصل پٲٹھۍ سُہ ہے زیو نہٕ تُہۍ ٹٮ۪نشن کہیٖنۍ تہِ مگر تُہۍ چھو پانے یور یُن تمن سٔرٕو تہِ کرنہِ اسہِ چھنہٕ فرست وٕرست کہیٖنۍ أسۍ چھِ سٲری گژھان گرِ ڈیوٹی تہٕ پۄنٛسن ہُنٛد ہے زیو نہٕ ٹیٚنشن کینٛہہ تُہۍ ؤنیو کیش یا آن لَایِن پیٚمنٹس سۄتہِ ہیٚکہو تۄہہِ أسۍ کٔرتھ مگر یہِ تھٲے زیو خاص کر خیال کہِ مطلب اصل گوٚس آسُن رٔنِتھ یہِ گوٚس نہٕ خراب آسُن کینٛہہ تۄہہ گوسوٗ ناو بڑُن نہ کہِ گوٚسوٗ تۄہہ خراب گژھُن ٹھیٖک چھا